لونگیسٹ ہایکِنگٕچ اَگرٕے بہٕ کَتھ کرٕ ؤنیُک تانۍ چھےٚ مےٚ کٔرمٕژ واریاہ زیادٕ ٹریکِنگ چھےٚ مےٚ کٔرمٕژ کَشمیٖر ویلی منٛز تہٕ مَگر اَلبتہ اَگرٕے بہٕ لونگیسٹ ہایکٕچ ٹریکٕچ کَتھ کرٕ سُہ گٔے أسۍ أکِس جایہِ زٕ ساس اَکوُہَس منٛز آلدہ تَمہِ سیٖزنُک اوس مےٚ گۄڈٕنیُک ٹریک بہٕ اوسُس نہٕ تَمہِ برونہہ گوٚمُت تَتھ سیٖزنَس منٛز ٹریک کیٚنہہ مےٚ دوٚپ فرینڈَن اَچانَکٕے شامَس بَنیو پِلین دوٚپُن صُبٮحس چھُ یِتھ کٔنۍ ٹریک پِلین گرُپ اکھ چھُ گژھُن نارا ناگ سایڈٕ چھُ گژھُن ٹریکَس أکِس مےٚ ٲسۍ نہٕ حالانکہِ پاے کیٚنہہ ڈِفکَلٹی لیؤل کیاہ آسہِ اتہِ یوٗجؤلی ییٚلہِ تہِ ٹریک چھُ کران تَتہِ چھُ ڈِفکَلٹی گریڈ وَنان گۄڈٕے چاہے ایٖزی آسہِ موڈریٹ آسہِ یا ڈِفکَلٹ آسہِ ییٚلہِ پَتہٕ تور وٲتۍ أسۍ صبُحٲے أرلی اِن دَ مارنِگ صبُحٲے چھُ پیوان سُلی نیرُن شیٚیہِ بَجہِ ساڈِ پانٛژِ رٮ۪تہٕ کالہِ منٛز جوٗنَس منٛز ییٚلہِ أسۍ پَتہٕ تور وٲتۍ تیٚلہِ گوٚو ٹریک سٹاٹ مےٚ ٲس نہٕ پاے کیٚنہہ سُہ آسہِ نہٕ تیوٗتاہ اِنٹیسیو ٹریک سُہ اوس ٹوٹل سِٹیٖپ کھسُن جَنگلہٕ مٔنزۍ صُبحٕچہِ ایراوُنڈ نیہِ بَجہِ سٔٹاٹ کورمُت سُہ ٹریک واتان واتان واتان چھِنہٕ أسۍ واتٲن چھِ أسۍ پَکان پَکان یُس اَسہِ ٹریک گایڈ اوس سۭتۍ سُہ چھُ دَپان ہے اَسہِ لگہِ نہٕ زیادٕ ٹایم کیٚنہہ حالانکہِ تِم چھِ پرو لیؤل تٔمِس چھُنہٕ باسان کھسنس تانۍ کِہیٖنۍ اَلبتہ چھِ أسۍ منٛزٕ تھکھ تہِ کَڑان اینجاے تہِ کران واتان واتان وٲتۍ أسۍ ہیوٚر ییٚتین زَن ٹاپ ڈیسٹِنیشن سُہ اوس ہیوٚر ٹرے لاین تہِ ہیورٕے اوس سُہ ڈیسٹِنشن ہیرِ اوس سُہ میٖڈو اکھ تور تام وٲتۍ أسۍ لگ بگ زٕ بَجے صبُحس اوس نَیہِ بَجہِ کوٚرمُت سٔٹاٹ تہٕ واریاہ زیادٕ اِنٹینٕس اوس سُہ وتہِ تہٕ تھٔکۍ أسۍ واریاہ زیادٕ بیٚیہِ مۄکلیو یُس تہِ تریس وغیرہ ٲسۍ اَسہِ ایویلیبٕل پانَس سۭتۍ سۄ مۄکلیے سٲرٕے وتی ییٚلہِ أسۍ پَتہٕ ہیوٚر وٲتۍ تَتہِ اوس نہٕ کانہہ تہِ سُہ واٹرُک اوٚنمُت سورسا فریش واٹر سورٕس آیندٕ فِل ہٮ۪کو بیٚیہِ کٔرِتھ پَنٕنہِ بوٹلٕز أسۍ گٔے ٹوٹلی اٮ۪گزاسٹ دۄیہِ بَجہِ پٮ۪ٹھ آسو أسۍ پتہٕ ہاڈلی بیٖٹھمٕتۍ تَتین اکھ گٲنٹہٕ اَسہِ کوٚر لَنچ وَنچ تھوڑا اوس اَسہِ سِنیکٕس وَغیرہ سۭتۍ تھوڑا بِیٖٹھۍ تھوڑا تہٕ اَسہِ کوٚر واپَس سٹاٹ وَسُن شامَس وٲتۍ أسۍ شےٚ بَجے لگ بگ واپَس ییٚتین اَسہِ سٔٹاٹ اوس کوٚرمُت ٹریک تہٕ اَلبتہ سُہ اوس واریاہ اکھ نوٚو اکھ اٮ۪کٕسپِرینٕس میانہِ خٲطرٕ بٹ اسۭتۍ سۭتۍ وَنہٕ بہٕ یہِ تہِ کہِ واریاہ زیادٕ اوس سُہ اٮ۪گزوسٹِنگ مینٹلی تہِ تہٕ فِزِکٔلی تہِ تٔمۍ کَرے أسۍ اٮ۪گزاسٹ آلدہ سٲری ٲسۍ لگ بگ لگ بگ پرو گریڈ ہِندۍ ٹریکَر تہٕ البتہ اوس نہٕ پرپیر تَمہِ لیولہِ ہِندۍ ٹریکِنگ خٲطرٕ کٕہٕنۍ سُہ اوس اکھ اَصٕل اکھ اٮ۪کسپِرینٕس نوٚو اکھ ایکٕپرینٕس اوس سُہ